وعلیکم السلام ورحمتُہ اللہ ٹھیٖک چھُ اہن حظ شُکُر تُہۍ چھُ ٹھیٖک آ اہن حظ أسۍ چھِ باغن کٮ۪نچی وٮ۪نچی کران حظ

آ آچھا تہٕ کینٛہہ چھُنہٕ پَرواے وۄنۍ کیٛاہ اہن حظ أسۍ چھِ آز فِرٛی حظ سَر آ

کینٛہہ چھُنہٕ پَرواے سَر ییٚمہِ ساتہٕ تُہۍ ؤنِو أسۍ یِمو اور نہٕ حظ سَر تُہٕنٛدِس گامَس منٛز چھِنہٕ اَسہِ کٮ۪نچی کٔرمٕژ حظ أسۍ چھِ ژور نفر حظ آسان آ سورٕے نیران ٹھیٖک پٲٹھی تۄہہِ گژھِ نہٕ کُنہِ قٕسمٕچ شِکایت آسٕنۍ کینٛہہ کانٛہہ دِوان دۄہ پٲٹھۍ کانٛہہ دِوان ٹھیکہٕ پٲٹھۍ حظ اَسہِ چھِ بہتر روزان حظ پاںَس دۄہ وَیی ٲٹھ شَتھ رۄپیہِ حظ زیٛادٕ کَتہِ چھِ حظ ٲٹھَن شَتَن چھِ یِوان اورٕ نَے کِہیٖنۍ چھُ آز مارکیٹَس یِوان حظ سَر تۄہہِ چھو پانَس پَیی حظ سُہ وٕچھو سُہ چھِ تُہُنٛد مسلہٕ حظ تُہۍ کیٛاہ کٔرِو أسۍ چھِ عموماً حظ بَتہٕ اَنان گَری سۭتۍ وۄنۍ ییٚلہِ تۄہہِ اگر وَنان تۄہہِ وَنان چھُو بَتہٕ بَتُک انتظام نہٕ حظ مطلب ساڑ سَتھ ہَتھ

وۄنۍ یہِ تۄہہِ سَر پانَس مُنٲسِب باسہِ حظ ساڑ سَتھ حظ چھِ اَسہِ نِش فاینَل حظ تۄہہِ بَنٮ۪ن ٹھیٖک چھُ سَر ؤلِو کینٛہہ چھُنہٕ پَرواے بہٕ کَرٕ لٔڑکَن سۭتۍ مَشوَرٕ حظ یِم مےٚ پَنٕنۍ لٔڑکہٕ چھِ بوٗزوا ٹھیٖک چھُ سَر بہٕ کَرٕ مَشوَرٕ حظ ساروَنۍ یِمَن لٔڑکَن سۭتۍ کینٛہہ چھُنہٕ پَرواے کینٛہہ چھُنہٕ پَرواے سَر تھینک یوٗ السلامُ علیکُم